سَلاما سلام اِمام صٲب ٹھیٖک پٲٹھۍ چھِوا شُکُر الحمدُاللہ کیٛاہ کوٚروٕ تُہۍ پوٚروا خۄفتنا وفۄتَنا آ بِلکُل بِلکُل

کٲتیٛاہ لُکھ چھِ آسان اَتہِ شبَس منٛز اَز

تیٚلہِ آسان نا محلس منٛز تقریٖباً اَمہِ وَرٲے چھِ تیٚلہِ گامس منٛز ییٖتاہ تہِ گَرٕ وٲلۍ چھِ پرٛتھ کٲنٛسہِ چھِ آسان اَکھ اَکھ زٕ پٔژھ تقریٖباً

اَچھا اِمام صٲب اَصلی کَتھ ٲسۍ اَسہِ کَرٕنۍ مےٚ دوٚپ تُہۍ ٲسوٕ نٮ۪ماز وٮ۪ماز سپدٲومٕژ تہٕ اَصلی کَتھ ٲسۍ اَسہِ کَرٕنۍ یُس اَسہِ یہِ محلس منٛز چھِ چاہے تَمہِ محلٕکی روزن وٲلۍ چھَ یا محلہٕ نٮ۪برِم چھا اَسہِ چھِ محلس منٛز ژوٗر گَژھان چھِ اَمیُک روک اَمیُک روک تھام کِتھٕ کٔنۍ کَرو أسۍ تہٕ بیٚیہِ أسۍ اگر رَٹہٕ رَٹہٕ ہوٗن أسۍ اَتھ منٛز کانٛہہ سُہ زن آسوٕ پتہٕ پنٕنُے لوکلُے ییٚتہِ کُے روزن وول أسۍ کیٛاہ سَزا کَرو أسۍ کیٛاہ سَزا کرو اَتھ متعلق مُقرر گۄڈنٮ۪تھ چھِ اَسہِ گۄڈنٮ۪تھ بُلاوو أسۍ مٔحلٕچ میٖٹِنٛگ اَکھ یَتھ منٛز مٔحلہٕ

گۄڈنٮ۪تھٕے یِم مٔحلس چھِنہٕ اَسہِ جان رِزنیٚبُل نَفر آسان تِم رِزنیُٚل نَفر رِزنیٚبُل نَفر پانٛژ ٲٹھ اَنہُوکھ بُلٲوِتھ تُہٕنٛدُے گَرٕ اِمام صٲبنٕے گَرٕ یِنۍ أسۍ بُلاوہوٗکھ تِم تاکہِ پتہٕ یُس اَسہِ ہُہ ژوٗر چھِ گَژھان پتہٕ سُہ کُہُنٛد لڑکہٕ آسہِ کیٛاہ آسہِ کُس چھُ کَرن کیٛاہ چھُ آسان اَتھ کَرو أسۍ طریٖقے کار سُہ کِتھٕ کٔنۍ رَٹہوٗن أسۍ تہٕ تَمہِ پَتن کیٛاہ کَرو تٔمِس سَزا مُقرر یا فِلہال کَرو أسۍ اَکھ چیٖزا کہِ ژوٗرِ ہٕنٛز روک تھام کِتھٕ کٔنۍ کَرو أسۍ یِم چیٖز یِہُنٛد چھُ یہِ اَتھ ٹاپِکس پٮ۪ٹھ ٲسۍ اَسہِ پانہٕ وٲنۍ ڈِسکَشنا کَرُن

وۅنۍ چھِ اَتھ منٛز بیٛاکھ چیٖزا وۅنۍ زن اوس کٲنٛسہِ لوکُل نَفر أتی ہمساے لڑکہٕ اَسہِ محلس منٛز گَژھان نہٕ پانہٕ وٲنۍ تَمہِ آیہِ چھِ سَزا تہِ مُقرر کَرُن محلس منٛز گَژھان نہٕ أچھ تہِ ژھٮ۪ننہِ پانہٕ وانۍ کیٚنٛہہ پتہٕ فوٗٹ فَساد تہِ گَژھِ نہٕ وۅتھُن کیٚنٛہہ یَپٲرۍ گوٚژھ مطلب ژوٗرِ تہِ گَژھٕنۍ روک تھام

مطلب ٹھیٖک چھُ پَگاہ کَرو اَتھ متعلق

ٹھیٖک چھُ سر

آ ٹھیٖک پَگاہ کَرو اِنشااللہ یہِ میٖٹِنٛگ چَلو بِہِو خۄدایس حَوال